یُس رایٹِنٛگ منٛز اِمپاٹٮ۪نٕس چھِ یا ییٚمِچ یہِ رِسٲر رِسٲچِچ تحقیٖقٕچ سُہ چھُ اَکھ واریاہ اَہَم کیٛازِکہِ ییٚلہِ اَکھ اِنسان یا رایٹَر یُس آسہِ سُہ کَرِ کُنہِ چیٖزَس پٮ۪ٹھ رِسٲرٕچ سُہ کَرِ تَتھ چیٖزَس پٮ۪ٹھ تحقیٖق تیٚلہِ ہیٚکہِ سُہ زیادٕ کھۄتہٕ زیادٕ لیٖکِتھ پَنٕنۍ خیالات ظٲہِر کٔرِتھ ییٚلہِ تٔمِس زیادٕ کھۄتہٕ زیادٕ پتہ آسہِ تٔمِس پَزِ تہِ واریاہ یِتھ پٲٹھۍ واریاہَن میٚکزیٖن پَرنۍ یا جرنَل سُہ چھِ تٔمۍ ییٚمہِ سۭتۍ تٔمِس یُس تٔمِس علم آسہِ تَتھ منٛز گژھٮ۪س ہُرٮ۪ر سُہ ہیٚکہِ پَتہٕ تَمہِ سۭتۍ زیادٕ کھۄتہٕ زیادٕ لیٖکِتھ تہٕ پَنٕنۍ خیالات ظٲہِر کٔرِتھ اَمہِ پتہٕ بہٕ چھُس پَنٛنہِ یُس لیٚکھنہٕ باپَت بہٕ چھُس کران مدتھ نِوان یِمَن جرنَل چھِ آسان یا میٚکزیٖن چھِ آسان تِہٕنٛز یا اَخبارَن ہٕنٛز یا چھُ آز کَل اِنٛٹَرنٮ۪ٹُک دور اِنٹَرنٮ۪ٹ پٮ۪ٹھ تہِ چھِ ہٮ۪کان تَتھ خٲطرٕ مدتھ نِتھ ییٚمہِ سۭتۍ یہِ کٲم واریاہ زیادٕ سہل چھِ گژھان تہٕ پَنٕنۍ خیالات چھِ ہٮ۪کان اَصٕل پٲٹھۍ ظٲہِر کٔرِتھ تہٕ مےٚ چھُ باسان بہٕ چھُس لیکھان پَتہٕ صحیح تاکہ کیٛازِکہِ بہٕ چھُس کٲنٛسہِ وٕچھِتھ سُہ پتہٕ لیکھان کٲنٛسہِ وٕچھِتھ کانٛہہ کیٚنہہ کَتھ پٔڑِتھ اَدٕ چھُس بٔتہِ لیکھان کیٛازِ تِتھ پٲٹھۍ چھُ مےٚ باسان بہٕ چھُس صحیح لیکھان پتہٕ کیٛازِکہ اَگر أسۍ اِنٛٹَرنٮ۪ٹ پٮ۪ٹھ کانٛہہ چیٖز کُنہِ ٹاپِکَس مُتعلِق کَرَو تحقیٖق پَتہٕ لیکھو تَتھ بارَس منٛز سُہ چھُ ہاوان اَسہِ صحیح اِنفارمیشَن صحیح ڈِٹیل یا صحیح معلوٗمات تَتھ متعلِق دِوان تہٕ پَتہٕ أسۍ ہٮ۪کَو سُہ صحیح صحیح اَسہِ روزِ تَتھ پٮ۪ٹھ پوٗرٕ بروسہٕ کہِ یہِ چھُ صحیح کَتھ وَنان تہٕ أسۍ تہِ ہٮ۪کَو صحیح کَتھ لیٖکِتھ تہِ پَتہٕ تہٕ پَنٕنۍ خیالات ظٲہِر کٔرِتھ